بہٕ چھُس گوٚمُت واریَہَن فوٹو شوٗٹ کَرنہِ یمن اَصلیٚن اَصلیٚن جاین یتھ ناو چھُ پہلگام ویرناگ پُرانی ٹَنَل اچھٕ وَل کۄکر ناگ ٹیولِپ گاڈن یم چھِ واریاہ اصلہِ جایہِ کٔشیٖرِ مَنٛز ونۍ چھُس بہٕ یَژھان انڈیاہَس مَنٛز مان ژٕ یۄس اصل جاے چھِ بہٕ گَژھٕ ہہَ تور وِزِٹ کَرنہِ یۄس اصل اصل جاے چھِ تتھ چھِ ونان آگرا یۄس سۄ واریاہ اصل جاے چھِ آگرا تتہِ چھِ تاج محل دہلی مَنٛز چھ کُتُب منار بیٚیہِ چھ جے پور راجِستان تتہِ چھِ واریاہ اصل جاے بیٚیہِ چھ ییٚتہِ سُہ تاج ہوٹَل چھُ تتہِ چھِ اصل جاے بہٕ چھُس یَژھان ونۍ تور تہِ گَژھُن فوٹو فوٹو شوٗٹ کَرنہِ تتہِ چھ واریاہ اصل اصل حِساب آسان